یِتھٕ کٔنۍ زِ سارنٕے پَتاہ چھُ یُس کٔشیٖر چھِ سُہ چھُ اللہ تعالٰی ہَن واریاہ زیادٕ خوٗبصوٗرت بَنٲومٕژ تہٕ یَتھ منٛز چھِ تِم جایہِ یِم واریاہ زیادٕ مشہوٗر چھِ یِمَن خٲطٔر نیٚبرِم سیاسی سیاح سِیاح چھِ یِوان یور چَکَر کَرنہِ نیٚبرِمٮ۪و مُلکو پٮ۪ٹھ چھِ لوٗکھ یِوان یور چَکَر کَرنہِ تہٕ سٲنِس علاقَس سایڈَس اگر وُچھہون ییٚتہِ کٔشیٖر منٛز کٕم کٕم چھِ واریاہ زیادٕ یِم واریاہ زیادٕ مشہوٗر چھِ تہٕ تِمو منٛز چھِ یِوان گُلمَرگ پہلگام یِتھَے کٔنَۍ چھِ یوٗس مٲرگ چھِ ساوُتھ سایڈٕ چھِ واریاہ زیادٕ اَصٕل اَصٕل سُپاٹ یِتھَے کٔنَۍ چھِ نارٕتھ سایڈٕ تہِ بَنٛگَس ویلی یُس واریاہ زیادٕ اَز مشہوٗر چھُ یِم جایہِ چھِ واریاہ زیادٕ یِم چھِ باسان بِلکُل ہوٗ بہوٗ چھِ زَن جنتَس منٛز اِنسان آسان یِم جایہِ چھِ ییٖژاہ خوٗبصوٗرت ییٖژاہ خوٗبصوٗرت یہِ اِنسان چھُ وَنان یہِ کہِ بہٕ نیرٕ ہاوٕنۍ ییٚتہِ یِمَن منٛز چھِنہٕ یِتی یٲتۍ کیٚنٛہہ کُلۍ چھِ یِمَن منٛز یِمَن منٛز چھِ چاروٲے چھِ واریاہ زیادٕ چھِ واریاہ زیادٕ مُختلِف جانوَر چھِ یِم نہٕ اَسہِ پَتاہ تہِ چھِ آسان کِہیٖنٛۍ تہٕ یِمَن اَنٛدَن ہٕنٛدۍ لوٗکھ تہِ چھِ واریاہ زیادٕ اَصٕل آسان یِم واریاہ زیادٕ پیوَر چھِ آسان یِم واریاہ زیادٕ اَصٕل غذا تہِ چھِ کھٮ۪وان یِم جایہِ چھِ واریاہ زیادٕ مشہوٗر آسان یِتھٕ کٔنۍ أسۍ اگر پہلگام وُچھہون گُلمرگ وُچھہون تِمَن جایَن چھِ لوٗکھ ٹرٛیکِنٛگ تام گژھان تہٕ ٹرٛیکِنٛگ یَتھ منٛز واریاہ زیادٕ اِنسان لُطُف چھُ تُلان یہِ چھُ واریاہ زیادٕ لُطف انٛدوز اِنسانَس یہِ کٔشیٖر تہٕ اَمہِ باؤجوٗد تہِ اگر أسۍ وُچھو ہر چیٖزَس چھِ زٕ طرفہٕ آسان أسۍ وُچھو زِ اَز چھِ یِم جایہِ واریاہ زیادٕ خراب کَرنہٕ آمژٕ یِتھٕ کٔنۍ زِ نیٚبرِم لوٗکھ بہٕ وَنہٕ نیٚبرِمٕے لوٗکھ حالانٛکہِ کٔشیٖر ہٕنٛدۍ پَنٕنۍ لوٗکھ تہِ چھِ اَتھ منٛز یِمَن جایَن گٔژھِتھ پَنٕنۍ یِم چیٖز اِستعمال کَران تہٕ یِم چھِنہٕ أکسٕے جایہِ کُنہِ ڈَسٹہٕ بِنَس منٛز ترٛاوٕہان نہَ یِم چھِ یِمٕے چیٖز کھٮ۪وان چِپٕس کھٮ۪وان یِم تہِ لِفاف چھِ آسان تِم چھِ آسان اَز یِمَن جایَن یِتھٕے کٔنَۍ پَتھَر ییٚمہِ وجہ سۭتۍ سٲنِس یَتھ أنٛدۍ پٔکھِس سٲنِس یَتھ اٮ۪نوارَمٮ۪نٛٹَسٕے نۄقصان چھِنہٕ واتان کِہیٖنٛۍ اَلبَتہ یِم تہِ اَتھ منٛز یِم جاناوار چھِ آسان کُلۍ چھِ آسان یِمَن تہِ چھِ نۄقصان واتان تہٕ وَننُک مقصد چھُ یِتھٕ کٔنۍ اَگر یِمن جاین اِنسان گژھِ یِمن جاین گژھِ اِنسان دِل چھُ یِمَن جایَن خۄش گژھان اَز چھُ واریاہ زیادٕ اَسہِ وُچھمُت کہِ ڈِپریشَن چھُ گَژھان سٹرٛٮ۪س چھِ گَژھان تہٕ یِمَن چیٖزَن نِش دوٗر کَرنہٕ خٲطرٕ گَژھِ أسۍ یِمو جایہِ یِمَن جایَن گَژھٕنۍ تہٕ واریاہ زیادٕ آبشار چھِ اَپٲرۍ واریاہ زیادٕ خوٗبصوٗرت مُغلاتَن ہٕنٛدۍ باغ چھِ اَپٲرۍ واریاہ زیادٕ خوٗبصوٗرت یِم چھِ دِل لُباوٕنۍ وٲلۍ باغات چھِ لیکِن اگر أسۍ بیٛاکھ سایڈ تہِ وُچھو یِم چھِ واریاہ زیادٕ اَز یِمَن منٛز چھِ آسان واریاہ زیادٕ لوٗکھ ییٚمہِ وَجہ سۭتۍ سُہ زیادَے سِٹرٛس چھِ گَژھان تہٕ لوٗکو چھِکھ یِم جایہِ خراب تہِ کَرِمَژٕ واریاہ زیادٕ یِم چھِ یِم چیٖز ویٖز یِم تہِ کھٮ۪ن یِمَن ہٕنٛدۍ لِفاف چھِ أتی ترٛاوان ییٚمہِ وجہ سۭتۍ چھِ یِم خراب گٲمٕتۍ